ہیٚلو اَسلا کُم ٹھیٖک چھُو حظ اہَن حظ ٹھیٖک تُہۍ چھُو حظ مُطاہِر بیٚکری یہِ مےٚ حظ بیٚنہِ مےٚ حظ چھِ بیٚنہِ تھوڑا بٔرِتھ ڈیے تہٕ مےٚ حظ چھُ کیک ضروٗرت مےٚ حظ چھِ وَن کے جی کیک ضروٗرت پایِن ایٚپُل فِلیوَر اہَن حظ تہٕ یہِ گژھِ مےٚ پگاہ آسُن برابر اَز چھُ باہ ڈیٹ یہِ گژھِ مےٚ ژۄدٲہمہِ آسُن برابر اہَن حظ اہَن حظ اتھ چھِ لیٚکھُن لیٚکھُن بِسماہ صمد اہَن حظ اہَن حظ مگر کیکٕس حظ ڈِزایِن وِزایِن گژھِ واریاہ زیادٕ اَصٕل بیٚیہِ گژھِ آسُن وَن کے جی کیک گژھِ آسُن مگر یہِ تھٲوِزیٚو تُہۍ یِتھٕ کٔنۍ یوٗتاہ بیٚبی ڈال چھِنہٕ حظ شیپ تُہۍ دِوان اَتھ اہَن حظ اتھ دِیٖزیٚو بیٚبی ڈال اچھا اہَن حظ اہَن حظ پیمنٹہٕ حظ ترٛاوٕ بہٕ کۭتِس چھِ گژھان یہِ وَن کے جی کیک تُرٛوَاہ شیٚتھ حظ چلو ٹھیٖک بہٕ حظ ترٛاہَو تۄہہِ أڈۍ پیمَنٹہٕ یِتھٕے کٔنۍ تہٕ أڈۍ ترٛاوَو بہٕ شُریَن نَفر یِیہِ نِنہِٕ تہٕ اوٚڈ نِمَو اہَن حظ اہَن حظ آ بیٚیہِ یہِ باقٕے کیکَن کیٛاہ چھُ یہِ آل اگر حظ ہاف کے جی نِمَو تتھ کۭژ پرایِز چھِ گژھان سَتھ ہَتھ رۄپیہِ ڈِسکاؤنٹ وِسکاؤنٹ گَژھِ نہٕ حظ کِہیٖنٛۍ پتہٕ کوٗتاہ حظ گژھِ پتہٕ شےٚ ہَتھ حظ تُہۍ حظ تھٲوِزیٚو مےٚ ہُے بوٚڈ کیک ووٚنمَو نا حظ مےٚ چھُ بوٚڈُے ضروٗرت وَن کے جی تہٕ تھاوزنٛٹ تھاوزنٛٹ رۄپیٖس حظ چھُو ٹھیٖک پتہٕ وۅنۍ کیٛاہ حظ وۅنۍ حظ چھُ تُہی نِش نِوان تہٕ اہَن حظ اہَن حظ بیٚیہِ کیٛاہ حظ ووٚنمَو نا حظ سداہ ڈیٹٕس تامَتھ حظ سداہمہِ یِنہٕ تۄہہِ نَفر زٕ تہٕ تِم دِنۍ پتہٕ باقٕے پیٚمنٹہٕ تہٕ یہِ گژھِ آسُن یہِ گژھِ مطلب اَسہِ چھُ کَرُن زٕ بجَے چھِ اَسہِ پارٹی تِمَن تہٕ یِکہِ اَکہِ بجہِ گژھِ یہِ گرٕ آسُن ووٚتمُت اہَن حظ اہَن حظ اہَن حظ تہٕ بیٚیہِ حظ تھٲوِزیٚو فِلیوَر تہٕ بیٚیہِ بنٲوِزیٚو ڈِزایِن وِزایِن اَصٕل پٲٹھۍ بیٚبی ڈال شیپ منٛز تہٕ اہَن حظ اہَن حظ اَتھ چھِ بِسماہ صمد چھُ اَتھ ناو لیکھُن اہَن حظ اہَن حظ تُہُنٛد کیک حظ چھُ واریاہ زیادٕ اَصٕل آسان تَوَے چھَس بہٕ تُہی نِش نِوان اہَن حظ اہَن حظ بیٚیہِ ٹھیٖک ٲسوٕحظ نہٕ حظ بیٚیہِ نہٕ حظ چھُنہٕ کِہیٖنٛۍ بیٚیہِ تھٲوزیو تھوڑا ہوٚم کُکیٖز ڈبہٕ زٕ ترٛےٚ کُکیٖز ڈبہٕ حظ اہَن حظ اہَن حظ اہَن حظ چلو ٹھیٖک حظ چھُ السلامُ علیکُم